سلامُ علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک شُکُر حظ رۅبَس کُن اَہَن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اَہَن حظ اَہَن حظ ؤنِو حظ آ

ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ

اَہَن حظ اَہَن حظ آ اَدٕ حظ ٹھیٖک اَہَن حظ ٹھیٖک حظ چھُ

ٹھیٖک حظ چھُ کٔرِو حظ کٔرِو حظ تِمَن تِمَن کٔرِو کھو کھوَس منٛز تہٕ ہُمِس تھٲوِو کِرکَٹَس منٛزٕے فِلحال تِمَن چھا کھو کھو گۄڈٕ کِنہٕ تِمَن چھِ کِرکَٹ

ٹھیٖک حظ چھُ کیٚنٛہہ نہَ حظ چھُ پرواے کٔرۍہوٗکھ حظ کٔرۍہوٗکھ حظ آ کٔرِو کٔرۍہوٗکھ چلو حظ ٹھیٖک چھُ